اسہِ حظ چھِ واریاہ قٕسمٕکۍ ییٚتہِ ٹرٛیوٕل ایٚولیبٕل موڈٕس اگر أسۍ وُچھو کہِ واریاہ کامَن موڈٕس چھِ اسہِ ایٚویلیبٕل کہِ تِکیٛازِ حظ وُچھنہٕ چھُ یِوان کہِ اَگر بہٕ یِتھ پٲٹھۍ وَنہٕ کہِ گۄڈنیٛکُے سوال بہٕ کَرٕ گۄڈنِچۍ اَکِچۍ کَتھ سُہ حظ گوٚو گۄڈٕنیٚتھٕے باے اِیَر بَاے اِیَرَس حظ چھِ تھوڑا خرچی لَگان زیادٔے مگر اگر حظ وُچھو کہِ بَڑٕ بہتریٖن سفر حظ چھُ انسانَس روزان اَمہِ تھرٛوٗ تِکیٛازِ حظ اَگرٔے کانٛہہ اِنسان اَمہِ تھرٛوٗ سَفر کَرِ اَمہِ سۭتۍ چھُ واریاہ اصٕل سَفر روزان تِکیٛازِ حظ نَفرَس کانٛہہ سَفر یاد روزُن اَتھ منٛز نَہ حظ چھُنہٕ کانٛہہ ٹیٚنشنٕے نَہ حظ چھُنہٕ نَہ چھُ لیٹ گژھان تہٕ نَہ چھُ کیٚنٛہہ ٹایمٕے گژھان یا باقٕے حظ وُچھو أسۍ اگر وۄنۍ گٔے یہِ اِیَر بیٛاکھ حظ روڈ باے روڈ حظ چھِ باے ٹرٛین چھِ ٹرٛینہِ منٛز حظ چھُ تھوڑا ٹرٛینہِ منٛز تہِ حظ چھُ آرام تہٕ اگر أسۍ وُچھو کہِ آز حظ چھِ نٔے نٔے کوچ یِوان لاگنہٕ کٔشیٖرِ منٛز ٲں ریٖسیٚنٛٹلی حظ چھِ پَگاہ چھِ یہِ بہٕ وَنہٕ یِتھ پٲٹھۍ کہِ یہِ چھِ مےٚ لیٹیٚسٹہٕ اَپڈیٹ وُنٛکیٚس مےٚ اَتھہِ وُنٛکیٚس کہِ پَگاہ چھِ اِناگریشَن چھِ پَگاہ وِسٹَرڈمَس یۄس کہِ بَڈگامہِ پٮ۪ٹھ حظ گژھہِ ڈایَریٚکٹہٕ گَژھہِ سُہ یور بانہال ٹوٹَل آسَن بَڈگامہِ پٮ۪ٹھ بانِہال تانۍ ژورٔے سِٹاپ تَتھ حظ آسہِ سُہ حظ چھِ پٮ۪ٹھہٕ یَلٔے سُہ حظ چھِ پٮ۪ٹھہٕ شیٖشوٗ تَتھ حظ چھِ اے سی سِسٹَم لٲگِتھ تَتھ حظ چھِ الگ الگ سیٖٹِنٛگ سِسٹَم سُہ حظ چھِ بَڑٕ اَکھ بہتریٖن کوچ یُس نَہ حظ وُنیٛک تانۍ نیٚوَر ایٚوَر حظ چھِ وُنیٛک تانۍ سُہ